سٲنِس سایڈَس منٛز چھِ نہٕ آز ایم ایل اے وغیرہ کِہینۍ اَلبتہ سرپنٛچ چھُ اَسہِ پَنٕنہِ گامُک ہمسایہِ اکھ تقریٖبن ہفتس منٛز یا دۄن ہفتن منٛز چھِ تٔمِس سۭتۍ عام مُلاقات گژھان تہٕ سُہ مُلاقات چھُ واریاہ اَصٕل آسان تَتھ چھُ واریاہ فٲیدٕ نیٚران تِمن سۭتۍ چھِ اسہِ واریاہ لَٹہِ کٲم تہِ کٔرمٕژ تہٕ سۄ یۄس کٲم کران سۄ چھِ گامہٕ کہِ فٲیدٕ خٲطرٕ کران بیٚیہِ گۄڈٕ گامہٕ کٮ۪ن سارنٕے لُکن سۭتۍ مَشور کٔرِتھ کانٛہہ کٲم کَران سرپنچ صٲب چھُ اَسہِ واریاہ اَصٕل تٔمِس نِش اَگر کانٛہہ شِکایتھ ہیتھ تہِ چھِ گژھان سُہ چھُ سۄ شِکایت اَصٕل پٲٹھۍ بوزان تہٕ پَتہٕ چھُ تَتھ پٮ۪ٹھ تَمہِ حِسابہٕ کٲم کران یا گامَس منٛز کانٛہہ مَسلہٕ آسہِ سُہ چھُ سُہ حل کران برۄنٛٹھ کُن ایتھورٹین تام واتناوان